اَسلامُ علیکُم ٹھیٖک چھُو حظ صحت چھا حظ ٹھیٖک اَہَن حظ سٲری ٹھیٖک تُہۍ چھِو حظ ٹھیٖک أسۍ ہَسا ٲسۍ یِم ڈِسپوزل کیٚنٛہہ نِنۍ نا اَسہِ اوس کورِ خانٛدر اَمہِ خٲطرٕ ٲسۍ أسۍ کیٚنٛہہ ڈسپوزل ضروٗرت کیٚنٛہہ چمچہٕ ٲسۍ ضروٗرت کیٚنٛہہ مِٹھایہِ ڈَبہٕ ٲسۍ ضروٗرت بیٚیہِ چھِنا تَتھ سۭتۍ آسان تِم ہُم پالتھیٖن والتھیٖن تِم تہِ ٲسۍ ضروٗرت اَسہِ حظ ٲسۍ یِم تُرٛشوٗل ٲسۍ ضروٗرت چمچہِ ٲسۍ ڈِسپورل ضروٗرت پالِتھیٖن ٲسۍ ضروٗرت بیٚیہِ چھِنا تَتھ سُم تِم مِٹھایہِ ڈَبہٕ آسان یِم یِم تَتھ سۭتۍ چھِ لَگان اَتھ خانٛدرس خٲطرٕ تِم چھِ اَسہِ سٲری ضروٗرت اَہَن حظ اَہَن حظ تِمٕے ٲسۍ اَسہِ تِم تُرٛشیلۍ ٲسۍ ضروٗرت چمچہٕ ٲسۍ ضروٗرت پالِتھیٖن ٲسۍ ضروٗرت بیٚیہِ ٲسۍ مِٹھایہِ ڈَبہٕ یِمٕے ٲسۍ لگ بگ ہنٛڈرنٛڈ پیٖسِز ٲسۍ کیٚنٛہہ چھِ ٹوٗ ہنٛڈرنٛڈ کیٚنٛہہ چھِ تھرٛی ہنٛڈرنٛڈ پیٖسِز ضروٗرت یِمے ٲسۍ اَسہِ ضروٗرت تۄہہِ ؤنۍتو مےٚ اَسہِ چھا تُہٕنٛدِس شاپس پٮ۪ٹھ یُن کِنہٕ یہِ چھُ اَسہِ آن لایَنٕے کَرُن بُتھٕ کٔنی وُچھُو کُس ایٹم کیٛاہ ویرایٹی کیٛاہ چھِ تہٕ اَچھا امیُک ہُہ کیٛاہ آسہِ اَسہِ دیُن خرچہٕ ورچہٕ کیٚنٛہہ ڈِسکاوُنٛٹ وِسکاوُنٛٹ گَژھیٛاہ اَتہِ کیٚنٛہہ کِنہٕ کِہیٖنٛۍ نہٕ ٹھیٖک حظ اگر اَسہِ سُپیشل ڈِسکاوُنٛٹ اَتہِ میلہِ ہا پَگاہ آسہِ اَسہِ بیٚیہِ کٲنٛسہِ خانٛدر أسۍ نِمہٕ ہو بیٚیہِ تہِ تُہٕنٛدسٕے دُکانس پٮ۪ٹھ ٹھیٖک حظ چھُ اگر تۄہہِ اَسہِ سُپیشل ڈِسکاوُنٛٹ دِیِو اَسہِ آسہِ پگاہ بیٚیہِ تہِ کٲنٛسہِ خانٛدر بیٚیہِ گژھِ آسُن ایٹم صاف ویرایٹی گَژھِ آسٕنۍ اَصٕل تہٕ أسۍ نِمہٕ ہاو بیٚیہِ ساتہٕ بیٚیہِ تہِ تِہٕنٛدسٕے کیٚنٛہہ نہَ حظ چھُ پَرواے تۄہہِ أسۍ یِمو تیٚلہِ تُہٕنٛدِس شاپس پٮ۪ٹھٕے یَن تہٕ ہُتھٕ پٲے تَتٮ۪ن وُچھ ہاو أسۍ بٕتھٕ کٔنی اَدٕ حظ تُلِو اَسَلامُ علیکُم